یوٚتام زَن بایک رایڈنگ ہٕنٛز کَتھ چھِ ییٚمہِ وقتہٕ بایک چَلاوان چھِ آسان تہٕ کٕمن کٕمن ضروٗری چیٖزن ہُنٛد چھُ خیال چھُ پیٚوان تھاوُن تاکہِ پَنُن پان تہِ روازِ محفوٗظ تہِ بایک تہِ روزِ محفوٗظ تہِ بإےی وَتہِ پَکن وٲلۍ روڈس پٮ۪ٹھ گٲڑۍ چَلاوان وٲلۍ تہِ آسن محفوٗظ گۄڈنیتھٕے چھُ بایکہِ ہُنٛد مین اوصوٗل زِ بایکہِ پٮ۪ٹھ کھسنہٕ وِزِ برٛونٛہہ گۄڈنیٚتھٕے ہیٚلمٹ لاگُن ہیٚلمٹ لاگُن چھُ بایکہِ ہُنٛد اَکھ أہم جُز یا اَمہِ وَرٲے بایک چَلاوٕنۍ ناکام چھِ تَمہِ پتہٕ چھُ بایکہِ ہُنٛد خاص اوصوٗل یوٚتانۍ بہٕ تہِ بایک چَلاونہٕ حِساب چھُس وَنان بایکہِ پٮ۪ٹھ گَژھِ کم از کم ضروٗری بوٗٹھ کھۄرن آسُن تہٕ ییٚمہِ سۭتۍ سٲنۍ پروٹکشن روزِ تہٕ اَکھ اصٕل لِباس گژھِ لٲگِتھ آسُن ییٚمہِ سۭتۍ سون باڈی کَور روزِ ییٚمہِ سۭتۍ نہٕ اَسہِ خُدا نَہ خستا کُنہِ وقتہٕ ؤسۍ پیٚنُک خطرٕ آسہِ تہٕ سٲنۍ جسم ہیٚکہِ زخمی گژھنہٕ نِش بٔچِتھ تہٕ تَمہِ پَتہٕ تَمہِ پتہٕ چھُ ضروٗری چیٖز کاغزات یِم چاہے گٲڑۍ ٲستن یا بایک یِم ضروٗری چھِ سۭتۍ تھاوٕنۍ تَاکہِ کانٛہہ تہِ مشکِلات ہیٚکہِ نہٕ ٹریٚفِک پُلیٖسس سۭتۍ گٔژھِتھ کیٚنٛہہ تہٕ اَمہِ پَتہٕ چھِ بیاکھ چیٖز بایکہِ ہٕنٛز سیفٹی منٛز زِ سِپیٖڈ گَژھِ وارِیاہ کَم آسٕںۍ ییٚمہِ سۭتۍ اسہِ پَنُن بَچاو ہیٚکو کٔرِتھ کم از کم چھِ پنٛژاہ یا شیٹھ سٕپیٖڈ اَگر مجبوٗری سَبَب تہِ اَسہِ تہٕ وارِیاہ سیفٹی سٕپیٖڈ اَمہِ علاوٕ یُس سِپیٖڈ چھِ سۄ چھِ پننس پانس سۭتۍ گِنٛدُن تہٕ باقیٮ۪ن لُکن سۭتۍ تہِ تہٕنزن گندگی ین سۭتۍ گِنٛدُن بایک چَلونہٕ وِزِ چھِ أمس سۭتۍ ضروٗری ڈاکومینٹ یَتھ منٛز ڈرایونگ لایسانٕس چھِ آسان یَتھ منٛز آر سی یَعنے رجشٹریٚشن سیٚٹفِکیٹ چھِ آسان تہٕ یَتھ منٛز اِنشورنَس چھِ آسان تہٕ یَتھ منٛز بایکہِ ہُنٛد پُلوشن سَٹِفِکیٹ سۭتۍ چھِ آسان مےٚ یِم ضروٗری کاغزات چھِ